اہن حظ آ یُس زَن ساینس تہٕ ٹٮ۪کنالجی فیٖلڈٕ چھُ یِم چھِ بہٕ چھَس پَننِس أکِس رِلیٹِوَس کَران رِکَمنٛڈ زِ ژٕ گژھ یُس زَن ساینَس کالیج چھُ تَتہِ چھُ واریاہ زیادٕ اَصٕل کیریر ہٮٚکَکھ ژٕ بَنٲیِتھ تَتہِ بہٕ چھَس تٔمِس واریاہ اِنسِسٹ کَران ژٕ گژھ تَتھ کالیجَس منٛز ژےٚ میلی تَتہِ ایٮڈمِشَن میلہِ ژےٚ اَصٕل پٲٹھۍ پَتہٕ ہیٚکَکھ ژٕ باقٕے جایَن تہِ ہیٚکَکھ ژٕ پٔرِتھ ییٚتہِ چھُ اِنڈیاہَس منٛز چھِ واریاہ زیادٕ بَجہِ بَجہِ یونیورسِٹی یِم زَن ساینَس تہٕ ٹیکنالجی یونیورسِٹی چھِ تِم چھِ تَتہِ چھِ واریاہ زیادٕ ایجُکیشَن چھُ تِمن اَصٕل اَصٕل ایجُکیشَن چھِ علی گڑھ یونورسِٹی چھُ یا وُمیٚنٕز بیاکھ تہِ چھُ باقٕے پانٛژھ شے یونورسِٹی چھِ تِم چھِ واریاہ زیادٕ مشہوٗر چھُ تِم یِوان تَتہِ چھُ ساینَس تہٕ پَرناوان تِمَن اَصٕل پٲٹھۍ حظ پَتہٕ ٹٮ۪کنالجی تہِ چھِ تِمَن ہیٚچھناوان لیباٹری منٛز کِتھ کٲٹھۍ چھُ اِنسان ٹٮ۪سٹ کَران کِتھ کٲٹھۍ چھِ أسۍ رِسٲرٕچ کِتھ کٲٹھۍ چھِ حظ کَران سُہ تہِ چھُ واریاہ زیادٕ اَصٕل چیٖز حظ تَتہِ چھُ ہیٚچھان اِنسان کِتھ کٲٹھۍ کیاہ چھُ کران حظ